ہٮ۪لو وعلیکُم سلام آ آ بِلکُل کِتاب چھِ اَسہِ انِمٕژ آ آ بِلکُل کِتاب چھِ سٲری ایولیبل تہٕ تُہۍ تُہۍ ہیٚکِو یِتھ تہٕ أسۍ ہٮ۪کو تۄہہِ کِتابہٕ دِتھ آ سٹیٚشنٔری چھِ اَسہِ اے ٹُہ زڈ کِتاب تہِ بیگ تہِ سورُے اے ٹُہ زَڈ تۄہہِ ہٮ۪کو أسۍ سٲرٕے مطلب کِتاب یِم تۄہہِ باسیوٗ تۄہہِ أنِو بَچَن ہُنٛد یہِ ہَسا یِم زَن یَتھ کلاس پران چھُو تِمَن ہُنٛد لِسٹ لیٖکھِتھ مطلب یِمَن کیٛاہ چھُ سیٚلِبَس آسُن گورمینٹُک ہہ تہٕ یہِ ہسا یہِ یِم سیٚلِبس امیُک تُہۍ لیٚکھِتھ ترٛٮ۪نؤنی بَچن ہٕنٛز کۄس کۄس کِتاب چھِ تہٕ اَسہِ تہِ چھِ پرٛٮ۪تھ کانٛہہ کِتاب ایولیبل امہِ پَتہٕ چھِ اَسہِ سٹیٚشنٔری تہِ ایولیبل سٹیٚشنٔری منٛز چھِ یِوان کاپی چھِ یِوان پٮ۪ن چھِ یِوان پٮ۪نسَل چھِ یِوان شاپنَر چھِ یِوان رَبڈ اِریزَر چھُ یِوان یہِ ہسا یہِ باقٕے یِم آیٹم چھِ تِم چھِ اَسہِ سٲری ایولیبل ڈرایِنٛگ شیٖٹ چھِ یِوان پٮ۪نسَل کَلَر چھِ یِوان واٹَر کَلَر چھِ یِوان مطلب غرض چھُ یہِ کہِ یِم زَن پَرنَس یہِ ہسا یہِ چیٖز چھِ لَگان تِم ہٮ۪کو أسۍ پرٛٮ۪تھ کانٛہہ یہِ ہسا یہِ دِتھ بیگ چھِ اَسہِ نِش ایویلیبل تہٕ تِم تہِ ہٮ۪کو أسۍ دِتھ سکوٗل بیگ بیٚیہِ ہٮ۪کو أسۍ یہِ ہسا یہِ یِم زَن پاور پاوُچ چھُ یا کارڈ بَناونہٕ کیٚنٛہہ آیٹم چھِ یِوان تِم تہِ ہٮ۪کو أسۍ پرٛووایڈ کٔرِتھ بیٚیہِ چھِ اَسہِ نِش پرٮ۪تھ کانٛہہ کاپی تہِ ایولیبل مطلب کٕلاسمیٹ چھِ اَسہِ نِش ایولیبٕل اَسہِ نِش اَسہِ نِش ایولیبل پرٛٮ۪تھ کانٛہہ یہِ ہسا یہِ رینٛجَس منٛز پَتہٕ ژَتجِہو رۄپیو پٮ۪ٹھ چھُ اَسہِ کٕلاسمیٹ دۄن ہَتَن تانٮ۪تھ سُہ ہیٚکو أسۍ ایولیبل کٔرِتھ یِم زَن سکوٗل میٹ چھِ گٲرَو چھِ یا باقٕے آیٹَم یِم چھِ یِوان دِمو باقٕے یِم زَن لۄکچہِ کاپی چھِ دَہ رۄپِنۍ چھِ وُہ رۄپِنۍ چھِ پَنژاہ رۄپِنۍ چھِ ۂتِنۍ چھِ تِم تہِ ہٮ۪کو أسۍ دِتھ تُہۍ ہیٚکِو پوٗرٕ پٲٹھۍ لِسٹ بَنٲیِتھ آسٲنی سان تَمہِ سۭتۍ چھُ آسان گژھن بضٲبتہٕ رجسٹٲڈ یہِ ہسا یہِ آیٹم ہیٚکِو تُہۍ ییتہِ نِتھ کلاسمیٹ اگر تُہۍ واریاہ نِیِو کانٹِٹی حِساب مطلب یُس کانٹِٹی تُہۍ اگر تُہۍ ژور پانٛژھ درجَن ہیوٚر نِیِو تہٕ تَتھ پٮ۪تھ ہٮ۪کو أسۍ تۄہہِ ڈِسکاوُنٛٹ تہِ دِتھ پہ پانٛژھ ٲٹھ پٔرسَنٹَن بوٗزتھاہ یہِ ہسا یہِ سورُے چھُ ییٚتہِ ایولیبل تہٕ بَس تُہۍ یِیِو تہٕ کٕلاس تہِ گٔے سِٹاٹ تہٕ پَتہٕ یِم بیر کرِ تہٕ پَتہٕ چھِ سٹاک ایوُٹ نہِ کَم گژھن تہٕ پَتہٕ چھِ ہٮ۪کن پرٛابلِم أکِس پٮ۪رنٛٹس تہِ گٔژھِتھ تہٕ بُک سٮ۪لرَس تہِ چھِ ہٮ۪کان گٔژھِتھ تہٕ تُہۍ یِیو بِفور ٹایِم تہٕ أسۍ ہٮ۪کو تۄہہِ یِم آیٹم دِتھ تہٕ بَچَن تہِ گژھِ کلاس سِٹاٹ تہٕ بَچہِ تہِ ہٮ۪کن ٹھیٖک ٹھاک پٲٹھۍ پٔرتھ تہٕ گوٚو یِمَن تہِ میلہِ نہٕ ماشٹرَن نہ پریشٲنی تہٕ نہ مِلہِ سُکوٗلَس کانٛہہ پریشٲنی ییٚمہِ ساتہٕ تُہۍ یِیِو تہٕ أسۍ چھِ ایولیبل آچھا تُلِو بِہِو خۄدایس حوال